السلام علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھُو حظ اہن حظ اَصٕل پٲٹھۍ مےٚ حظ بوٗز تُہۍ چھُو کَران یَتھ اہن حظ اۭں مےٚ حظ بوٗز تُہۍ چھُو کَران یُس ہٮ۪نَس کٕننَس سۭتۍ تہٕ مےٚ حظ اہن حظ مےٚ حظ دِژ برٛدرَن نَمبَر تُہُنٛد تہٕ تِموٕے ووٚن تٔمِس تہِ مَہ یِمَن سۭتۍ کٔرِو کَتھ اۭں اَسہِ حظ گوٚژھ یہِ کَمَرشَل خٲطرٕ اوس اَسہِ ضوٚرتھ نَہ حظ وۄنۍ بہٕ چھَس دَپان یہِ اَگَر بنومُتٕے بَنہِ ہہ کیٚنٛہہ کمَرشَل سُہ گٔیو زیادٕ اَصٕل کَمَرشَل خٲطرٕ اگر کیٚنٛہہ بَنہِ ہا بِلڈِنٛگ آسہِ یَتھ منٛز ہوٹَل ہٮ۪کو ترٛٲوِتھ یا دُکان کُنہِ جایہِ بَنَن کیٚنٛہہ دُکان تہٕ اَتٮ۪تھ اہن حظ اۭں اَتٮ۪تھ کیٛاہ چھُ کیٛاہ چھِ گژھان کَتٮ۪ن تۄہہِ چھُوا کُنہِ جایہِ نظرِ تَل وَظرِ تَل اچھا اہن حظ اۭں بہٕ ٲسٕس زیادٕ کَران بہٕ ہَسا ٲسٕس زیادٕ کَران پرٛٮ۪فَر یا شالمورَس منٛز تہٕ اۭں تہٕ اَتہِ کٔہۍ چھُ گژھان اَندازَن کیٛاہ باسان چھُ تۄہہِ زٔمیٖن اَگر ہٮ۪مو تہٕ کہٕ کۭتِس گژھِ کیٛاہ گژھِ مَرلہٕ تہٕ اگر بِلڈِنٛگ ہٮ۪مو کَمَرشَل خٲطرٕ تہٕ تویتہِ گژھٮ۪س زٕ ترٛےٚ مرلہٕ زٔمیٖن آسنی تَلہٕ آچھا

اَہن حظ تہِ حظ چھُ ٹھیٖک وۄنۍ گوٚو مےٚ تہِ گوٚژھ نَہ تویتہِ پَے لَگُن تویتہِ اَندازَن کۭژاہ ہِش گژھِ ریٹ کیٛاہ گژھِ مےٚ تہِ چھُ نہٕ حظ وٕچھُن تویتہِ مےٚ چھُ یورٕ کٕنُن زٔمیٖن مےٚ تہِ چھُ وٕچھُن تَمہِ بَدلہٕ چھِ مےٚ ہیٚنۍ یہِ پرٛاپَرٹی وۄنۍ حظ چھَس بہٕ دپان اَکھ چیٖز بہٕ چھَس دپان اگر سُہ زٔمیٖن تہٕ تُہی ہےٚ ہیٚیِو تہٕ تٔتھۍ بَدلہٕ دِیِو مےٚ کُنہِ جایہِ کَمَرشَل سٕپاٹا کُنہِ جایہِ اہن حظ اۭں اَسہِ چھُ خَرچاوُن پَنُن اہن حظ أ اہن حظ مےٚ نہ حظ میون حظ چھُ مینسٕے پٮ۪ٹھ گانٛدربل چھُ سُہ سُہ چھُ مینَس پٮ۪ٹھٕے تہٕ اہن حظ اۭں اۭں شالمورٕے گوٚژھُم آسُن اۭں یا شا شالمور ؤنۍتَن یا وۄنۍ اگر ہٲروَن تہِ بَنہِ تہٕ مَگر مینسٕے پٮ۪ٹھ گوٚژھ بَنُن تہِ نہٕ حظ چھُنہٕ کیٚنٛہہ ہٲروَن پٮ۪ٹھ نِشاط تانۍ ییٚتٮ۪تھ بَنہِ تَتٮ۪تھ تہٕ مگر گوٚژھ بَنُن مینَس پٮ۪ٹھ یُس زَن کَمَرشَلَس لَگہِ ہہ مگر تہٕ آ مَگَر تھوڑا حظ گوٚژھ بَنُن نَرَم ریٹَے گژھِ بَنُن اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے تیٚلہِ حظ تیٚلہِ کٔرۍزیو مےٚ فون اِنشاء اللہ اِنشاء اللہ اَدٕ حظ بِہِو خۄدایَس حوالہٕ وعلیکُم السلام